ہیٚلو السلامُ علیکُم ٹھیٖک چھُو حظ اہَن حظ تُہۍ چھُو حظ ٹھیٖک اہَن حظ ٹھیٖک یہِ یہِ حظ دِژیام فرٛینٛڈِ أکۍ نمبر مےٚ بوٗز تُہۍ چھُو دِوان یِتھٕ کٔنۍ روٗمَس روٗم چھُو تُہۍ دِوان یِتھٕ کٔنۍ ہوٹلَن تۄہہِ چھُۄ ہوٹٕل پَنُن تُہۍ چھُو دِوان رینٹَس پٮ۪ٹھ روٗم اہَن حظ مےٚ حظ اوس روٗم اکھ ضروٗرت تُہۍ ہیٚکوا ؤنِتھ تۄہہِ کیٛاہ کیٛاہ فیسلٹی چھَو اَتہِ

سورُے چھُ حظ آ کیٛاہ چھِ اَکھ اَے سی فیسلٹی کَمرَس منٛز چھِ حظ بیٚڈ ویٚڈ تہِ لگاوِتھ واش روٗم چھِ حظ ایٚٹیچ کِنہٕ نہٕ اچھا یہِ اتھ مہٕ حظ چھِ نیٚبرۍ بہٕ چھَس ونان مےٚ گژھ تھوڑا بالکنی ٹایِپ آسُن یہِ

چھِ حظ ایٚوَیلیبُل یِمَن کیٛاہ حظ چھِ پتہٕ گژھان ریٚنٹ ویٚنٹ بہٕ چھَس ونان بال بالکنی تہِ آسوٕ اہَن حظ ؤنِو اہَن حظ اچھا پانٛژھ ساس وَن نایٹ حظ فایِو تھاوزٕنٹہٕ پانٛژھ ساس درٛۅگ حظ چھُ گژھان اچھا سورُے یہِ حظ اہَن حظ یہِ کَتہِ حظ چھُ یہِ ہوٹَل اچھا بانٛڈی پوٗرا اَتھ کیٛاہ چھُ ناو اچھا تاج یِکیٛاہ بہٕ حظ آ شام تام مےٚ آسہِ تُہۍ تھاوِو مےٚ روٗم بُک کٔرِتھ تہٕ بیٚیہِ تھٲوِو مےٚ لوکیشَن واٹس اَیٚپ کٔرِتھ تہٕ مےٚ چھُ ناو ساحراہ منظوٗر تھٲوِو مےٚ کٔرِتھ تہٕ تُہۍ تھٲوزیٚو مےٚ تُہۍ چھُو نہٕ پانَے تُہۍ چھُوا سِٹاف کِنہٕ تُہۍ چھُو مٮیٚنیجَر اچھا سِٹاف حظ تہٕ تُہۍ تھٲوزیٚو مےٚ بُک کٔرِتھ روٗم تہٕ بہٕ یِمہٕ پتہٕ تُہۍ تھٲوو لوکیشَن تہِ واٹس اَیٚپ کٔرِتھ مےٚ بہٕ کرٕ کام تہٕ بہٕ یِمہٕ تہٕ بیٚہمَو أسۍ چھِ ترٛےٚ نفر تہٕ أسۍ یِمَو تہٕ بیٚیہِ ہا پتہٕ چھُ اِسہِ سِٹے کَرُن دۄن دۄہَن یعنی دۄن دۄہَن گوے اَسہِ داہ ساس رۄپیہِ اہَن حظ اہَن حظ اہَن حظ اہَن حظ چلو ٹھیٖک حظ چھُ اہَن حظ اہَن حظ چلو ٹھیٖک حظ چھُ